تُہۍ کتھ چھِو بَس حظ شُکُر خۄدایَس تُہۍ ؤنۍتَو مےٚ یہِ اکھ کتھ تُہۍ چھُوا کار وغیرہ ٹھیٖک کران کار سٔروِس چھِو نا تُہۍ کَران ہے مےٚ حظ اوس تھوڑا مےٚ اوس مےٚ ٲسۍ کار گَرِ تتھ ٲسۍ کیٚنٛہہ چیٖز کَرٕنۍ ٹھیٖک گۄڈنٮ۪تھٕے چھ تتھ تتھ چھ اِنجَنَس مَنٛز تھوڑا پرٛابلِم سۄ ییٚلہِ گٲڑۍ بہٕ چَلاوان چھُس تتھ چھُ آواز کرٛٹ کرٛٹ کٔرِتھ یِوان آواز سۄ چھَو تۄہہِ کَرٕنۍ ٹھیٖک بیٚیہِ چھِ زٕ چیٖز یہِ چھِ تھوڑا پرٛٲنی پَہَم مےٚ گٲڑۍ اکھ چھِ اتھ آ سیٖٹ کَوَر کَرُن ٹھیٖک سُہ چھُ ژھیٚونمُت سُہ چھُ گَرٕ کِنۍ ییٚمۍ نا شو کیٚنٛہہ کِنۍ زٕ یِم چھِ شُرۍ یِم چھِ صحیح رٔدی یِمو چھُ سیٖٹ کَوَر نِیٛوٗمُت ژٔٹِتھ سورُے تُہۍ تُہۍ کٔرِو کٲم اکھ چھُو تۄہہِ سیٖٹ کَوَر کَرُن ٹھیٖک اتھ بیٚیہِ چھِ فُٹ میٹ چھِناہ آسان یِم کھۅرَن تَل چھِ تھاوٕنۍ ییٚتن کھۅر وۅر رب وب چھِ تتھ پٮ۪ٹھ جمع گَژھان سُہ سُہ چھُو تۄہہِ ترٛاوُن نوٚو ٹھیٖک چھا آ آ آ بیٚیہِ چھُ اہن حظ بہٕ حظ وَنو تتھ حظ چھِ واریاہ چیٖز کٔرۍمٕتۍ تتھ تُہۍ ؤنۍزیٚو مےٚ کوٗتاہ لَگہِ تہٕ بیٚیہِ چھُو گاڑِ کیٛاہ چھِ وَنان اَتھ چھُو سِکریچ تہِ لٔگمٕتۍ تہٕ ڈیٚنٹ چھُو تِم چھُو تۄہہِ کَڈٕنۍ سٲرِی تہٕ بیٚیہِ چھُو پینٛٹ کَرُن نوٚو مےٚ گَژھوٕ آسُن مگر پینٛٹ کیٛاہ یوٚت وُچھِتھ لوٗکَن گَژھِ نہٕ اَتھِ یُن أمۍ کیٛاہ پینٛٹ چھُ کوٚرمُت اَدٕ یُتھ کلر گَژھِ آسُن ہے وۅنۍ ہے آ ضروٗر اِنشاؤ اللہ نوٚو چھُ بَناوُن مگر کیٛاہ تُہۍ تھٲ تُہۍ تھٲوِو یہِ خٲلی نَظرَن تَل مَحلَس مَنٛز گَژھِ مےٚ گَژھِ ژھوٚٹِس مَنٛز نَظَر لَگٕنۍ یِژھ گَژھِ مےٚ گٲڑۍ بَنٕنۍ تہٕ ہا تہٕ وۅنۍ ؤنۍتو تُہۍ مےٚ یہِ تۄہہِ خۄدا رُت کوٚرنو تُہۍ ؤنۍتو مےٚ یہِ اتھ کوٗتاہ لَگہِ وۅنۍ ہَے اَہَن حظ تُہۍ ہیٚکِو بانہٕ وٲیِتھ وۅنۍ تُہۍ وُچھِو پانے تَتٮ۪ن تتھ چھُو آ ٹٲر تہِ چھُو تتھ چھُو ٹٲرَن تہِ تھوڑا یِم چھِ آمٕتۍ زٕلنہٕ ٹٲر چھِ تُہۍ تۄہہِ تھاوَو بہٕ پٔتِم زٕ ٹٲر چھِ تِم چھِ بَدلاوٕنۍ نٔوۍ تہٕ تۄہہِ چھُو سیٖٹ کَوَر چھِو چینٛج کَرُن بیٚیہِ چھُ کیٛاہ چھِ وَنان فُٹ میٹ چھُ بیٚیہِ ووٚنوٕ تۄہہِ مےٚ اِنجَنَس چھُ کَٹ کَٹ کٔرِتھ آواز یِوان تتھ چَلاونہِ وِز سُہ چھُو تۄہہِ کَرُن ٹھیٖک بیٚیہِ چھُو ہُم نیٚبِرۍ کِنۍ سِکریچ تہٕ ڈیٚنٹ ویٚنٹ بیٚیہِ چھُو کَلَر کَرُن وۅنۍ ؤنۍتو ژھیٚٚٹِس مَنٛز اَتھ کوتاہ واتوٕ ہے کیٛاہ حظ چھُو وَنان گٲڑۍ حظ ڈۅڈس لَچھَس نٮ۪صٕف چھُو تُہۍ أتی وَنان ہے وۅنۍ کٔرِو ہے وۅنۍ ہے وۅنۍ ہیٚکِو نا کٔرِتھ کیٚنٛہہ بٕے کیٚنٛہہ کَرُس حظ اتھ کم آلٹو ایٚٹ ہَنٛڈرَڑ ماڈَل زٕ ساس تُرٛواہ ہے یہِ حظ گَژھِ زیادٕ وۅنۍ تھوڑا کم کٔرِو حظ اَچھا ؤلِو کِہیٖنٛۍ چھُنہٕ وۅنۍ وۅنۍ حظ چھِ وۅنۍ مَحلَس مَنٛز چھِ تھوڑا عزتھے تھاوُن تُہۍ کٔرِو کٲم أنِو چلو ڈَن چھُ بہٕ دِمو تۄہہِ پۅنٛسہٕ تہٕ وۅنۍ یِمو بہٕ ژوٗرمہِ تٲریٖخ ٹھیٖک چھا کٲلۍ کٮ۪تھ نَیہِ رٮ۪تہِ ٹھیٖک چھُ بِہِو خۄدایَس حَوال